وعلیکُم سَلام ٹھیٖک چھُو آ ٹھیٖک حظ یہِ آرڈَر ٲسۍ نہَ حظ اوٚترٕ کٔرمٕتۍ اَسہِ آ تَتھ کٔرِو بیٚیہِ زٕ ژور چیٖز ایڈ تَتھ یِم تِم پیرسٹِمال ڈَبہٕ چھِنہٕ حظ تھٲومٕتۍ تِمَن کٔرِو بیٚیہِ زٕ ڈَبہٕ ایڈ بیٚیہِ یِم ڈِسپوز ڈبہٕ ٲس کٲتیٛاہ چھِ تھٲومٕتۍ تِمَن کٔرۍزیٚو بیٚیہِ پانٛژھ ڈِسپوز ڈَبہٕ ایڈ آ ٹَیٹَنَس اِنجَکشَن ٲسۍ نہَ حظ تِم تہِ کٔرِو مطلب تِم ٲسۍ نہَ حظ پانٛژھ ڈَبہٕ تِمَن ترٛٲوِو تُہۍ بیٚیہِ زٕ ڈَبہٕ سۭتۍ بیٚیہِ تھٲوِو پانٛژھ حظ پانٛژھ بیٚیہِ کٔرِو بیٚیہِ زٕ أتی گژھِ سَتھ ڈَبہٕ تِم بیٚیہِ ماسکہٕ ماسکہٕ چھَوا تۄہہِ تِم ماسکہٕ

بیٚیہِ کَم ماسکہٕ حظ ہَے یہِ وایِٹ کَلَر چھُ حظ تِم منٛزٕ تھٲوِو دَہ دَہ پیٖس تۄہہِ پرٛتھ کُنہِ منٛز آ پنٛداہ ڈبہٕ بیٚیہِ حظ ہیٚکِو تُہۍ تِم چھِنہٕ حظ بینٛڈیج بینٛڈیج تہِ تھٲوِو تُہۍ پانٛژھ پیکیٹ اَہَن حظ آ پانٛژھ ڈبہٕ بیٚیہِ تھٲوِزیٚو تُہۍ کاٹَن تہِ تَتھ سۭتۍ آ آئی ڈیٖن تہِ حظ تھٲوِزیٚو تُہۍ آیوڈیٖن تھٲوِزیٚو تُہۍ اکھ بٲتل آ تِم تہِ تھٲوِزیٚو بیٚیہِ زٕ ڈبہٕ پتہٕ حظ بیٚیہِ بیٚیہِ کیٚنٛہہ بیٚیہِ حظ تھٲوِزیٚو تُہۍ آ یِم ہٮ۪لٕتھ ڈَبہٕ ڈبہٕ پانٛژھ دَہ آ آ گٔلکوز ڈَبہٕ تہِ حظ ٲسۍ نِنۍ پانٛژھ ڈبہٕ تِم تہِ تِم تہِ حظ تھٲوِزیٚو دَہ ڈَبہٕ

آ ٹھیٖک حظ چھُ کٔرِو اَسہِ تُہۍ جلدی ٹوٹَل اَتھ پَتہٕ ووت حظ حساب کَنسیشَن کٔرِو حظ بہٕ حظ کَرہاو تۄہہِ اگر یہِ تۄہہِ مَرضی گژھِو کیش رٔٹِوا تُہۍ گوٗگٕل پے رٔٹِوا پانٛژھ ساس نہَ حظ کوت یہِ کوتاہ حظ گوٚو پانژھ وَنٛزاہ ساس دِمہٕ حظ ریٹ تھٲوِزیٚو تُہۍ یِہَے اَرتٲجی ساس تُہۍ ترٛاوَو بہٕ تیٚلہِ تۅہہِ ٹھیٖک حظ چھُ